گر بہٕ کَتھ کَرٕ مےٚ خٲطرٕ کیٛاہ چھُ آز تام مطلب کیٛاہ چھُ میٛانہِ زندگی منٛز روٗدمُت چَلینٛجِنٛگ پینٹِنٛگ سُہ چھُ گۄڈٕنیٚتھٕے وَنہٕ بہٕ بہٕ چھَس واریاہ شوقیٖن پینٹِنٛگَن ہنٛز مےٚ چھُ واریاہ شوق مطلب پینٹِنٛگ بناوُن نٔے نٔے آیڈِیا رَٹٕنۍ نٔے نٔے آیڈِیا کرٛیٹ کَرٕنۍ پینٹِنٛگ مطلب پتہٕ چھَس بہٕ سۄے ایز ماے پیٚنٹِنٛگ کریٹ کران جو یہِ مےٚ دیٚماغَس منٛز چھُ مےٚ یِوان آیڈیا نوٚو نوٚو سُہ چھَس بہٕ پتہٕ ایز پینٹِنٛگ بناوان یا نٔے نٔے آیڈیا رَٹہٕ بہٕ بہٕ گژھہٕ لایبرٛیری بہٕ گژھہٕ گیلریٖز مطلب یِمَن یِمَن جایَن میٛوٗزیَمَن منٛز گژھہٕ بہٕ تَتہِ چھَس بہٕ آیڈیا رَٹان پینٹِنٛگن ہنٛدۍ بناوان پینٹِنٛگ جبکہ بہٕ چھَس واریاہ شوقیٖن پینٹِنٛگَن ہنٛز سُکوٗلَس منٛز چھَس بہٕ روٗزمٕژ ٹواپَر پینٹِنٛگ کۄمپِٹشَن اوس اسہِ گژھان لۄکٹہِ سُکوٗلَس منٛز ہر کُنہِ جایہِ چھُ گژھان تہٕ بہٕ چھَس روٗزمٕژ ٹواپَر ٹواپَر میٖنٕز کہِ یا ٲسٕس بہٕ یِوان فٔرسٹہٕ یا سیٚکَنٛڈ سیٚکَنٛڈ تہِ چھُ ٹاپرٕے آسان بہٕ ٲسٕس روزان ٹواپَر سُکوٗلَس منٛز اَمہِ پتہٕ گٔے أسۍ کالیج وغیرہ خیر تَتہِ چھُنہٕ یہِ آسان کیٚنٛہہ تہٕ سُکوٗلَس منٛز چھَس بہٕ ٹواپَر روٗزمٕژ پینٹِنٛگ ہُنٛد چھُ مےٚ واریاہ شوق روٗدمُت آز تام چھِ مےٚ چَلینجِنٛگ پینٹِنٛگ روٗدمُت مےٚ کوٚر اَکہِ لَٹہِ پارٹِسِپیٹ أکِس پینٹِنٛگ کۄمپِٹِشَنَس منٛز سُہ اوس سِٹیٹ لیٚولہِ پٮ۪ٹھ سُہ پینٹِنٛگ کۄمپِٹِشَن مےٚ چھُ وُنہِ تہِ یاد مےٚ چھُ واریاہ سِٹرَگٕل کوٚرمُت تَتھ خٲطرٕ تَمہِ خٲطرٕ پارٹِسِپیٹ کرنہٕ خٲطرٕ کیٛازِکہِ تَتھ اوس گۄڈٕ فیٖس تھوڑا بھرُن تَمہِ پتہٕ تَتھ منٛز ٲسۍ واریاہ بٔڑۍ بٔڑۍ ہاے پرٛوفایلہِ ہنٛدۍ گیٚسٹہٕ آمٕتۍ مےٚ اوس واریاہ شوق بہٕ کَرٕہا اَتھ پارٹِسِپیٹ پَتہٕ رَٹہٕ ہا بہٕ تہنٛدِ اَتھہٕ مطلب ایٚوارڈ تَتھ اوس واریاہ واریاہ واریاہ کۄنٹربیٛوٹ یہِ مطلب یہِ کَرُن فیٖس دیٛن گۄڈٕ تَمہِ خٲطرٕ چھُ مےٚ واریاہ سِٹرَگٕل کوٚرمُت پیریٚنٹٕس ٲسۍ نہٕ مےٚ مانان کیٚنٛہہ تہٕ بحرحال مےٚ کوٚر تَمہِ خٲطرٕ سِٹرَگٕل تہٕ کوٚر مےٚ پارٹِسِپیٹ تَتہِ چھُ مےٚ یاد تَتہِ اوس پہلے گۄڈٕ اوس تَتہِ رول پٕلے اَکھ کوٚرُکھ تَتہِ رول پٕلے اوس گھٲنٹَس فوٚرٹی فایُو مِنٹ یا سِکِٹی مِنٹ گھٲنٹہٕ ایٚپرٛاکٕس گھٲنٹَس اوس رول پٕلے سۄ پینٹِنٛگ سُہ رول پٕلے اوس مےٚ أکِس پینٹِنٛگ منٛز ہاوُن سورُے سُہ اوس مےٚ تَتھ منٛز سورُے بیان کَرُن سُہ گژھہِ ہا یُن پینٹِنٛگٕے وُچھِتھ سورُے رول پٕلے سَمٕجھ پینٹِنٛگ منٛز ٲں گژھہِ ہا سۄ ٹرٛوٗ سِٹوری باسٕنۍ مگر پینٹِنٛگ کُن وُچھتٕے سُہ اوس مےٚ خٲطرٕ واریاہ ٹَف واریاہ آز تام یۄس مےٚ ٹَف ایٚکٕسپریٖنٕس چھِ روٗزمٕژ سۄ ٲسۍ مےٚ خٲطرٕ واریاہ ٹَف تَمہِ نِش ہیٛوچھ مےٚ تَمہِ پینٹِنٛگ یُس سُہ کۄمپِٹشَن اوس تَتیٚن سُہ اوس مےٚ لایفہِ ہُنٛد گۄڈٕنیٛک تیٛتھ چَلینٛج کانٛہہ یَتیٚن بہٕ بلکل بلکل ایک دو سیٚکَنٛڈٕس کے لیے میں بلکل نَم ہوگیی بہٕ گٔیَس واریاہ مےٚ گوٚو دیٚماغَن ترٛٲو مےٚ کٲم کَرٕنۍ یُتھٕے مےٚ تِمو ووٚن مےٚ نہٕ کیٚنٛہہ تَتہِ ٲسۍ واریاہ پاٹِسِپیٚنٹٕس بٕے یٲژ ٲسٕس نہٕ کیٚنٛہہ سارنٕے دیٛتُکھ سُہ کۄمپِٹشَنُک جو رول پٕلے گوٚو تَتہِ سارنٕے دیٛتُکھ یہِ بنٲیِو سا تُہۍ پینٹِنٛگ پٮ۪ٹھ بوٚڈ چارٹ اَکھ اوس پینٹِنٛگ چارٹ تٔتھۍ پٮ۪ٹھ بنٲیِو سا تُہۍ ڈرٛایِنٛگ شیٖٹ بٔڑۍ ٲسۍ تَتھ پٮ۪ٹھ اوس سُہ رول پٕلے اسہِ سورُے ڈرٛا کَرُن سُہ اوس اسہِ بناوُن ڈرٛایِنٛگ اوس ہاوُن سُہ سورُے تَتھ منٛز یہِ تہِ تَتھ رول پٕلے یَس منٛز گوٚو تٔمِس کورِ سۭتۍ تٔمِس لڑکَس سۭتۍ تہنٛدیٚن پیرَیٚنٛٹسَن سۭتۍ تہنٛز سٲری لایِف ٲسۍ اسہِ تَتھ پینٹِنٛگ منٛز بناوٕنۍ جو کہِ واریاہ ٹَف اوس سُہ اوس واریاہ ٹَف آز تہِ چھُ مےٚ وُنہِ تہِ چھُ مےٚ سُہ دۄہ یاد پیٚوان ییٚلہِ مےٚ سُہ کوٚر فٔرسٹہٕ آیَس نہٕ کیٚنٛہہ سیٚکَنٛڈ آیَس شُکُر خۄدایَس کُن سیٚکَنڈ آیَس بہٕ تَتھ منٛز تہِ مگر سُہ دۄہ چھُم یاد پیٚوان واریاہ واریاہ نٔروَس گٔیَس بہٕ تَمہِ دوہ یُتھٕے مےٚ ووٚنُکھ مطلب سارنٕے اسہِ وونُکھ یہِ کٔریٛو سا یہِ رول پٕلے گۄڈٕ گٔے أسۍ تھوڑا پَزٕل یہِ کیٛاہ چھُ یِم رول پٕلے کران أسۍ ہے یور چھِ آمٕتۍ پینٹِنٛگ بناونہِ یہِ کیٛاہ چھِ یِم کران ییٚتہِ یہِ مطلب سِکرِپٹِڈ یہِ کیوں رول پٕلے چھِ ییٚتہِ گژھان سِکرِپٹِڈ رول پٕلے کیوں ہو رہا ہے یہاں پے پَتہٕ یُتھٕے اسہِ ووٚنُکھ تُہۍ بِہیٛو گھٲنٛٹَس کھنٛڈَس تُہۍ وُچھُو یہِ رول پٕلے أسۍ چھِ رول پٕلے وُچھان وُچھان وُچھان گھٲنٛٹہٕ پَتہٕ ووٚنکھ اسہِ ؤلیٛو سا یِمو پینٹِنٛگَن پینٹِنٛگ کۄمپِٹِشَنَس منٛز پارٹِسپیٹ چھُ کوٚرمُت تِم یِیُو سا سِٹیجَس پٮ۪ٹھ دَہ سُٹوٗڈَنٛٹ ٲسۍ مطلب دَہ پارٹِسِپیٚنٹٕس ٲسۍ أسۍ کھٔتۍ سِٹیجَس پٮ۪ٹھ اسہِ ووٚنکھ یہِ رول پٕلے وُنۍ گوٚو یہِ سِکرِپٹِڈ یہِ پٕلے گوٚو یہِ آوٕ توہہِ سَمٕجھ اسہِ ووٚن اۭں کیٛازِکہِ اسہِ ٲسۍ نہٕ پتہٕ اسہِ ووٚن ساروٕے یو اۭں اۭں اصٕل پٲٹھۍ اصٕل پٲٹھۍ پَتہٕ ووٚنکھ اسہِ أتھۍ چھُو تۄہہِ بناوُن پینٹِنٛگ یُہٲے بنٲیُو تُہۍ پَننہِ پینٹِنٛگ منٛز کٔریٛو تُہۍ یہِ ڈرٛا أسۍ گٔے سٲری ٲں ایک دو سیٚکَنڈَن خٲطرٕ گٔے أسۍ ہینٛگ أسۍ گٔے پَزٕل مگر شکر خۄدایَس کُن سُہ کۄمپِٹِشَن زیٛوٗن مےٚ فٔرسٹہٕ آیَس نہٕ کیٚنٛہہ بہٕ وَنہٕ بیٚیہِ سیٚکَنٛڈٕ آیَس بہٕ تَتھ تَتھ اوس اسہِ اصٕل پرٛایِس ٹرٛافی مِلے مےٚ تَتھ پرٛایِس مِلیٛو مےٚ تَتھ مطلب کیٚنٛہہ کیش مِلیٛو مےٚ تَتھ واریاہ واریاہ ہاے پرٛوفایِل ٲسۍ تور آمٕتۍ تہنٛدِ اَتھہٕ مِلیٛو مےٚ واریاہ واریاہ ایٚپرِشیٹ کٔرہٲس بہٕ تِمو یُس مےٚ وُنہِ تہِ چھُ یاد پیٚوان سُہ دۄہ بہٕ چھَس واریاہ خۄش بہٕ چھَس واریاہ پراوٕڈ فیٖل کران پانَس پٮ۪ٹھ مطلب تیٛتھ کورا مےٚ کیٚنٛہہ آز تہِ چھُم یاد پیٚوان بہٕ چھَس واریاہ پرٛاوٕڈ فیٖل کران میرے پیریٚنٹٕس میٛٲنۍ پیریٚنٹٕس چھِ واریاہ پرٛاوٕڈ فیٖل کران سۄ پینٹِنٛگ چھِ مےٚ وُنہِ تہِ گھرِ ییٚلہِ تہِ بہٕ تَتھ کُن چھَس وُچھان سُہ دۄہ چھُم یاد پیٚوان بہٕ ٲسٕس تَمہِ وِزِ پران سیٚکَنٛڈ ییَر سیٚکَنٛڈ ییَر یا فٔرسٹہٕ ییرَس ماشاء اللہ آز چھَس بہٕ وۄنۍ بٔڑ یُتھٕے تہِ سۄ پینٹِنٛگ چھَس وُچھان مےٚ چھُ بلکل سُہ دۄہ أچھَن تَل یِوان مےٚ چھُ سُہ یاد پیٚوان برابر تِم سُہ کیش تہِ چھُ مےٚ تھومُت اِتھٔے پٲٹھۍ یاد بنا کے پَننہِ لایفہِ خٲطرٕ کیٚنٛہہ کوٚرُم یوٗز تھوڑا چھُم تھومُت میٚموری خٲطرٕ واریاہ اصٕل واریاہ اصٕل مومیٚنٛٹ چھُ یہِ میٛانہِ لایفہِ ہُنٛد واریاہ اصٕل